السلامُ علیکُم جناب تُہۍ چھُو حظ اہَن حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ یہِ سری نگرٕ پٮ۪ٹھ یہِ ٹوٗرِسٹ گایِڈ عرفان صٲب

أسۍ حظ چھِ أسۍ تہِ حظ چھِ سری نگرٕ پٮ۪ٹھٕے أسۍ چھِ بارہمولہ سایڈٕ بَسان

اہَن حظ آ اَسہِ حظ چھِ اوس سری نگر وِزِٹ کَرُن تہٕ اَسہِ اَسہِ بَنیو تُہٕندٕے نمبر تہٕ تِمو دوٚپ یہِ چھِ گایِڈ کران تہٕ اَسہِ ؤنۍتو اَتہِ کیٛاہ کیٚاہ جایہِ چھِ أسۍ چھِ أسۍ چھِ أکِس ہَفتَس پٮ۪ٹھ آ نہ أسۍ چھِ فیملی فیملی چھِ أسۍ نہ اَسہِ کوٚر پانَے تہِ اَسہِ بنیو یہِ تُہُنٛد نمبر اَسہِ دوٚپ أسۍ گوٚژھ گایڈ تہِ آسُن تِکیٛازِ پتہ چھَنہ ایریِہِچ کِہیٖنۍ تہٕ نہ کینٛہہ آ سری نگر ڈِسٹِک تہِ چھِ اَسہِ کَرُن وِزِٹ اگر پاسِبٕل آسہِ سٲلِم تہِ کرنَس تہٕ کَرو وۄنۍ ییٖژاہ گَژھِ ہَفتَس تہٕ تُہۍ ؤنِو کیٛاہ ڈِسجَن اہَن حظ ٹھیٖک اَچھا ٹھیٖک وَن حظ پتہٕ گٔژھِ نہٕ حظ أسۍ وٕچھِن تہِ کیٚنہہ کِنہٕ تُہۍ ہٲیِو اَسہِ یِتھَے پٲٹھۍ دوٗرے ٹھیٖک حظ چھِ یہِ اہَن حظ اۭں ٹھیٖک ٹھیٖک حظ چھِ تہٕ اَسہِ کیٛاہ چھِ مطلب یہِ چارٕجِس کیٛاہ کھَسَن اَسہِ اَتھ اَسہِ کوٗتاہ پونٛسہٕ چھِ نا اگر حظ تُہی دِیِو اَسہِ کیٚنہہ اَسہِ چھِنہٕ ایٚویلیبٕل چھِ مگر تَتھ منٛز واتو نہٕ أسۍ سٲلِم کِہیٖنۍ أسۍ چھِ داہ نَفر چھِ أسۍ فیملی اۭں ٹھیٖک چھُ حظ تۄہہِ اَصٕل باسیو مطلب ٹٮ۪مپو تہِ چھِنہٕ حظ آسان اگر سُہ تہِ آسہِ تہٕ اَہَن حظ گوٚو تقریباً گَژھِ تھٔٹی تھَوزنٛڈ تام ٹھیٖک حظ چھِ چلو ٹھیٖک حظ چھِ تیٚلہِ حظ یِمو أسۍ انشاء اللہ تہٕ ٹھیٖک حظ چھِ چلو ٹھیٖک حظ چھِ